ہیٚلو سلام علیکُم یہِ تُہۍ چھُو حظ گامٕکۍ مقدَم ہے مےٚ حظ ٲسۍ کَرٕنۍ تۄہہِ سۭتۍ کَتھ اَسہِ حظ ٲسٕکھ راتھ گَرِ کٔرمٕژ ژوٗر بیٚیہِ تہِ دۄہلے یہِ یہِ حظ اوس مےٚ وُچھٕناوُن یہِ تُہۍ چھُو نہٕ حظ آسان گامسٕے منٛز یہِ اوس مےٚ وُچھٕناوُن یِم کۅم چھِ کَران دۄہلی ژوٗر یِم گَری حظ ٲسۍ آ یِم گُپَن گَرِ تِمٕے ٲسِکھ نِمٕتٮ۪ن